اَسلام علیکُم یِم کٲشِر بولَن وٲلۍ لُکھ چھِ یا أسۍ وَنو پَنٕنۍ یۄس اَسہِ زَبان چھِ کٔشیٖر ہنز تہٕ اَسہِ چھِ واریاہ زیادٕ چیلینجٔز پیوان فیس کَرنہِ تِکیازِ یۄس یہِ کٲشِر زبان چھےٚ اَتھ چھِنہٕ باقین زَبانن ہندۍ پٲٹھۍ مطلب سُہ تِم چیٖز کیٚنہہ کہِ یِم رَلہِ ہا پَتہٕ بیٚیہِ کُنہِ زَبٲنۍ سۭتۍ یہِ چھےٚ نہٕ کُنہِ زَبٲنۍ سۭتۍ زیادٕ رَلان کِہینۍ اَمیٚکۍ وٲڑ اَمیُک اٮ۪کسینٹ اِمِچ لنگویج اَمیُک گریمَر یہِ چھُ ساروی زَبانیو نِش ڈِفرنٹ بیٚیہِ چھُ خاص کر یِم کٲشِر بولَن وٲلۍ لُکھ چھِ بِچٲرۍ وۄنۍ اَگر نَے تِمو پوٚرمُت لیوٗکھمُت آسہِ کِہینۍ تِمن چھُ واریاہ زیادٕ پروبلِم گژھان تِکیازِ یہِ چھےٚ نہٕ کُنہِ جایہِ رِکوگنایزٕے گژھان فار اٮ۪کزامپٔل ؤنۍ چھُ کٲشُر کران اِنسان تٔمِس چھُ کٲشِر پٲٹھۍ کیٚنہہ وُنُن کٲنسہِ ٹیوٗرِسٹ چھُ کانہہ ہیٚکہِ نہٕ تٔمِس سۭتۍ کَتھ ہیٚکہِ کٔرِتھ ییٚلہِ نہٕ تٔمِس تٔمِس نہ تَگہِ اُردوٗ نہ تِگیس نہ چھُس اِنگلِش تَگان وۄنۍ اَگر یہِ زَبان تِژھ زَبان آسہِ ہا یہِ آسہِ ہا آمٕژ نیشنل لیولہِ یا اِنٹرنیشنَل لیولہ پٮ۪ٹھ رِکوگنایز کرنہٕ یا أکیاہ گوٗگلَس پٮ۪ٹھ یا کُنہِ سوفٹویرَس پٮ۪ٹھ آسہِ ہا ایویلیبٔل ییٚتہِ نیس أمِس ٹرانَسلیشن آسہِ ہا یِوان کرنہٕ تِہِندۍ خٲطرٕ تہِ گژھِ ہا آسٲنۍ مَگر سُہ چھُنہٕ قصٕے سُہ چھُنہٕ سِسٹمٕے ییٚتہِ تہٕ گژھان چھِ پروبلِم وۄنۍ آسن ییٚتِکۍ لُکھ گژھان چھِ ڈاکٹرَس نِش بِچٲرۍ چھَکھ نہٕ تَتہِ تہ تَگان کَتھٕے کَرٕنۍ چھ سۄ دِکَت گژھان چھُنہٕ سَمجان تَتہِ ڈاکٹرِے اَسہِ ہن نیبر گژھن کٲنسہِ علاج کرنہِ چھِ آسان یا بدل کیٚنہہ یا وۄنۍ کیٚنہہ شُرۍ چھِ آسان تِم گژھن فارِن پَرنہِ پونسہِ چھِ آسان یا کیٚنہہ چھِ آسان مگر لینگویج ہنز بروبلِم چھِ تِمو چھِ آسان بِچاریو کٲشِر ہیوٚچھمُت مَگر اَتہِ چھُنہٕ کٲشُر کانہہ بولنٕے تَتہِ چھِ اِنگلِش پٲٹھۍ کَتھ پیوان کَرٕنۍ یا بدل کانہہ چیٖز اَگر أسۍ وٕچھو وٕنہِ چھُ وٕنکیٚن چھُ سورُے گژھان مطلب کٲم سٲرٕے پَکان وٕنکیٚن آن لاین موبیلَس پٮ۪ٹھٕے اِنٹرنیٹَس پٮ۪ٹھٕے چھُ سۄ بروبلِم تہِ چھِ سۄ بروبلِم چھےٚ نہٕ اِنٹرنیٹٔس پٮ۪ٹھ رِکوگنیزٕے گژھان یہِ تہٕ یِم مطلب یِم اَن پَڑ کیٚنہہ چھِ آسان موہنی زَنانہٕ تِم آسن کرن کیٚنہہ آڈر آسن کران اَگر تِہنز زَبان آسہِ ہا مطلب تِمن سَمج یِوان یا کیٚنہہ آڈر آسہِ ہن کران کٲشِر پٲٹھی آسہِ ہن وَنان تہٕ ہٮ۪کان آسن کٔرِتھ مَگر سُہ تہِ چھُنہٕ کِہینۍ چھُ گژھان تپٲرۍ تہِ دِکَت کومُنِکیشنَس منٛز چھُ پرٮ۪تھ رَنگہٕ گژھان بروبلِم کٲشرِس تہٕ یِم چیٖز فیس کرنہٕ خٲطرٕ چھُ واریاہ مُشکِلات یِوان مطلب پَتھ پَتھ چھِ گژھان یا اَگر نہٕ لینگویج بیریر چھُ ؤنکیٚن کومنِکیشنَس منٛز ساروی منٛز اَہم یِوان ماننہٕ کومنِکیٹ ہیٚکہِ تیٚلی کٔرِتھ ییٚتِکۍ چھِ بِچٲرۍ خبر کۭتیاہ یِم گٲڈۍ چھِ چلاوان ڈرایور وایور گژھان چھِ نیبر باقین سِٹیٹن منٛز چھِ تِمن تیٚلی ہٮ۪کان کانہہ کانہہ گژھِتھ ییٚمِس وۄنۍ ہِندۍ یا اُردوٗ یا اِنگلِش آسہِ تگان سُہ چھُ ہٮ۪کان گٔژِھِتھ تہٕ ییٚمِس خٲلی کٲشُر آسہِ تَگان چھُ تَگان نہ چھُ سُہ ہٮ۪کان یورٕچ کٲنسہِ کَتھ سَمجٲوِتھ نہ چھُ اورٕ تٔمِس کانہہ سَمجان نہ چھُ سُہ ہٮ۪کان پَتہٕ بدل کٲنسہِ ہنز کَتھ سَمجِتھٕے یِم بروبلِم چھِ یِم مطلب کٲشرِ لیگویج ہِندۍ یِم کٲشِر زَبان بولَن وٲلۍ اِنسان چھُ یِمن چھِ یِم بروبلِم پیوان فیس کرنہِ وٕنکین چھُ خاص کر وٕنکین وٕنکینُک دور برونٹھ ٲس نہٕ تِیٖژاہ کومنِکیشن آسان کِہینۍ برونٹھ اوس چلان مطلب کشیٖر منٛزٕے ٲسۍ نَژان اورٕ یور مَگر وٕنکیٚن چھُ ڈیولَپمینٹ مَگر وٕنکین چھ ٹیکنولجی ہُند دور وٕنکین چھُ اِنٹرنیٹُک دور وٕنکین چھُ واریاہ زیادٕ دِکَت گژھان یِمن چیٖزَن منٛز تہٕ گوٚو یۄس یہِ کٲشِر زَبان چھِ اَتھ چھِ پہچان دِنٕچ ضروٗرتھ وٕنکین یہِ گژھِ وٕنہِ یِنۍ رِکوگنایز کرنہٕ نیشنَل لیولہِ پٮ۪ٹھ یا اِنٹرنیشنَل لیولہِ پٮ۪ٹھ نہ تہٕ گژھِ ییٚتہِ چھِ وۄنۍ کٲم گژھان وۄنۍ چھِ کٲشِر کٲشُر کٲشرِچ پہچان ہاونہٕ بَجاے چھُ وۄنۍ باقٕے لینگویج أسۍ ہیٚچھان أسۍ چھِ اِنگلِش ہیٚچھان أسۍ چھِ اُردوٗ ہیٚچھان أسۍ چھِ باقٕے کانہہ زَبان آسہِ ہِندی آسہِ یا بدل کیٚنہہ آسہِ أسۍ چھِ تِم زَبانہٕ ہیٚچھان تہٕ کیازِ کہِ أسۍ چھِنہٕ پَنٕنۍ یۄس یہِ چھِ پَنٕنۍ زَبان چھِ کشیٖرِ ہٕنٛزۍ یہِ کٲشِر زَبان چھِ یہِ چھِ نہٕ أسۍ ہٮ۪کان مطلب اَتھ چھِنہٕ أسۍ کانہہ مطلب ہو ہے ہٮ۪کان کُنہِ اَندٕ پروگریسٕے أنِتھ کانہہ کنہِ یِن کانہہ مطلب اَصٕل پَہمَتھ ییٖہا کانہہ ترقی ییٖہس فراہَم کرنہٕ یا بے بیٚیہِ کیٚنہہ کُنہِ جایہِ آسہِ ہا یا یہِ پرموٹ کرنہٕ یہِ زَبان اَسہِ چھُنہٕ پَیی مطلب اَتھ کیاہ یہِ کرنہٕ کیاہ نہٕ گژھِ تہٕ أسۍ چھِ اَسہِ چھُ باسان کہِ یہِ چھُ دۄہ کھۄتہٕ دۄہ کھۄتہٕ دۄہ کَمزوٗرٕے گژھان پَتھٕے پَتھٕے گژھان نہ کہِ چھُ برونٹھ برونٹھ پکَان بیٚیہِ یِم چیلینجٔز چھِ وٕنکیٚن سٲوی منٛز زیادٕ یِم أسۍ فیس چھِ کران أزکِس وقتَس منٛز یا ؤنکیٚنٔکۍ مطلب سٲری یُس یوٗتھ چھُ خاص کر یا یِم أسۍ وٕچھو أزِکۍ یِم بچہٕ چھِ یِم بٔڑۍ بُزرگ چھِ تِمَن چھےٚ نہٕ تیٖژاہ دِکَت گژھان کہینۍ یِم وۄنۍ لۄکٔٹۍ شُرۍ چھِ تِہِندِ خٲطرٕ چھِ پروبلِم تِم ہیٚچھن اُردوٗ کٲشُر سورُے کیٚنہہ ہیٚچھین مَگر یۄس کٲشِر زَبان چھِ تِہنز سۄ چھےٚ گژھان دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گٹھ وۄنۍ یم پرٲنۍ بُزرٕگ ٲسۍ تِمن نِش ٲسۍ تویتہِ بوزان کَتھا باتھا تہٕ تھوڑا بہت اوس ہیٚچھن اِنسان کینہہ پَنٕنہِ زَبٲنۍ مُتعلِق تہٕ وٕنکین چھ وۄنۍ پیوان اَسہِ بدل زَبٲنۍ ہیٚچھنہِ لۄکٔٹین شُرین چھِ پیوان باقٕے باقٕے زَبان ہیٚچھننہِ تہٕ تِمن چھِ پَنٕنۍ زَبان مٔشدٕے گژھان گوٚو اَمہِ سۭتۍ چھِ زَبانہِ سانہِ اَمہِ سۭتۍ چھُ سٲنِس کَلچرَس نۄقصان گژھان واریاہ زیادٕ شُکرِیا